بہٕ چھَس یَژھان گٮ۪وَن وٲلۍ سٕنٛز محفِل منٛز گژھٕنۍ مےٚ چھُ لگان مَزٕ گٮ۪وُن بوزنَس مَگر یَتھ کٔشمیٖر منٛز چھُ یی نہٕ کانٛہہ گٮ۪وَن وولا ییٚتہِ بہٕ پنٕنہِ گٮ۪ون کانٛہہ تِٮُ۪تھ محفِل نہٕ سَجھاوان یہِ بیٚیہِ گٮ۪وُن وٮ۪وَن وول بہٕ چھَس یَژھان یوٗر یِیِن تہٕ تِم سَجھٲیِن ییٚتہِ محفِل تہٕ بہٕ یِمہٕ تور گٮ۪وَن وول بٔنِتھ مےٚ چھُ لَگان مَزٕ یہِ گٮ۪وُن بوزنَس اِنسانَس چھُ سورُے کیٚنٛہہ ژَلان أنٛدٔرۍ کِنۍ ییٚلہِ سُہ گٮ۪وُن چھُ بوزان مَزَس منٛز چھُ بوزان اِنسان مےٚ چھُ لُُف یِوان سُہ پرٛون چھُ پٮ۪وان یاد اِنسان کیٛاہ اوس کیٛاہ نہٕ اوس بہٕ چھَس یَژھان کہِ ییٚلہِ تِم یور یِن بہٕ کَرٕ تِمَن منٛز پَنُن پان شٲمِل بہٕ ہٮ۪مہٕ ٹِکَٹ بہٕ گژھٕ تور تُہُنٛد گٮ۪وُن بوزنہِ تِکیٛازِ کہِ مےٚ چھُ لَگان مَزٕ سُہ بوزنَس مےٚ چھُ ژَلان سورُے ٹٮ۪نشَنٕے ییٚلہِ بہٕ گٮ۪وَن وٲلۍ سُنٛد چھَس بوزان مےٚ چھُ سورُے کیٚنٛہہ ژَلان اِنسان چھُ وَنان بَس تٔتی بیٚہمہٕ ہا بہٕ چھَس وَنان بَس وۅنۍ گژھٕ ہا نہٕ بہٕ کُنُے بہٕ بیٚہمہٕ ہا تِمنٕے نِش تِکیٛازِ ییٚلہِ تِم گٮ۪وُن چھِ لگان تَمہِ وِزِ چھُ آسان اَلگٕے لُطُف کیٛاہتام گٮ۪ونَس منٛز مےٚ چھُ باسان تَتھ منٛز کہِ بَس یِتھے منٛز حظ چھِ خوٚشی بوزنَس منٛز بہٕ چھَس یَژھان ییٚلہِ تِم یور یِن بہٕ کَڈٕ ٹِکَٹ بہٕ گژھٕ تِمَن نِش بوزٕ کیٛاہ چھِ تِم وَنان تَمیُک چھُ آسان اَلگٕے مَزٕ پَنٕنہٕ وقتن گرِکۍ تہِ سۭتۍ تِکیٛازِ تِمَن تہِ لَگہِ مَزٕ ییٚلہِ تِم بوزَن گٮ۪وَن وٮَ۪وَن پَنٕنٮ۪ن وٮ۪سَن تہِ چھِس بہٕ ونان تُہۍ یِیو تور گٮ۪وَن وٲلۍ سُنٛد گٮ۪وُن بوزنہِ پَنٕنٮ۪ن رِشتہٕ دارَن چھُ پٮ۪وان ونُن تُہۍ تہِ کٔڈۍزیٚو تَتہِ ٹِکَٹ أسۍ گژھو سٲری گٮ۪وُن بوزنہِ اَکہٕ وَٹے مَزٕ چھُ لَگان ییٚلہِ سٲری چھِ آسان أکۍ سٕے جایہِ پَتہٕ بوزو گٮ۪وُن ییٚلہِ أسۍ خانٛدرَن پٮ۪ٹھ چھُ گژھان تَتہِ چھُ آسان گٮ۪وَن وول تَتہِ چھُ اَلگٕے مَزٕ یِتھٕے کَنۍ ییٚلہِ یور گٮ۪وَن وول یِنۍ کٔشیٖرِ منٛز أسۍ گژھو أسۍ کَڈو تَتہِ ٹِکَٹ تہٕ بوزو أسۍ سُہ گٮ۪وُن تَتہِ تہِ چھُ اَلگٕے منٛز لَگان ییٚلہِ تِم أسۍ گٮ۪وَن وٲلۍ سٕنٛز آواز چھِ آسان واریاہ اَصٕل تٔمۍ سٕنٛز آوازِ منٛز چھُ آسان اَلگٕے سُہ سکوٗن اَکھ ییٚلہِ سُہ اِنسانَس وَنٕناوان چھُ تَمہِ سۭتۍ چھُ سکوٗن میلان مےٚ چھُ مَزٕ لَگان ییٚمہِ ساتہٕ بہٕ گٮ۪ون وٲلۍ سُنٛد گٮ۪وُن چھَس بوزان لُطُف چھُ یِوان